دُنیاہس منٛز ہَسا چھِ وٲحد کٔشیٖرٕے یوتن سۄ جگہِ ییٚمۍ نَہ سا پنُن کلچر مٔشرو کیٚنٛہہ باقٕے دُنیاہس منٛز یِم تہِ جگہ چھِ تِمو ہَسا مٔشرو پنُن کلچر تِم ہَسا گٔے دُنیاہس وقتس سۭتۍ کٔر تِمو ترقی تِم ہَسا ماڈٕرنایزیشن یَس وَنان چھِ أسۍ تٔتھۍ سۭتۍ ہَسا پٔکۍ تِم مگر کٔشیٖرِ ہَسا چھِ وٲحد سُہ اٮ۪رِیا ییٚمۍ نَہ سا زیادٕ پنُن کلچر مٔشرو کیٚنٛہہ تہٕ پنُن کلچر ہَسا روٚٹُکھ یِتھ کٔنۍ زن ییٚتہِ ونٛدس منٛز چھِ یِوان زیادٕ تر زٕ چیٖز یِوان کرنہٕ ونٛدس منٛز یِم نَہ سا باقٕے دُنیاہس منٛز کُنہِ تہِ کُنی تہِ جایہِ لبنہٕ چھُ یِوان کیٚنٛہہ یَتھ ہَسا اکھ گٔے یَتھ کانٛگٕر چھِ أسۍ وَنان یا بیٛاکھ یَتھ پھٮ۪رن چھِ أسۍ وَنان یَس زن کانٛگٕر چھےٚ آسان سُہ ہسا چھِ آسان اکھ لۄکُٹ چیٖز اکھ ییٚمہِ سۭتۍ ہَسا أسۍ وُشنیر چھِ کَرن ونٛدس سُہ ہسا چھُ آسان تتھ یِم بناوان چھِ تَتھ چھِ خاص قٕسمُک کٔشیٖرِ ہُنٛد اکھ طبقہٕ آسان سُہ ہسا چھِ ذات اکھ یِمن ہَسا وَنان چھِ کانِلۍ کانِلۍ ہَسا چھِ آسان کانٛگٕر بناوان کانٛگٕر کِتھ کٔنۍ چھِ تِم بناوان یِم کٔشیٖرِ منٛز چھِ آسان باغن ٲنٛدۍ ٲنٛدۍ کیٚنٛہہ دۄف کانٛیہِ دۄف چھِ یِمن وَنان تِمنٕے ہَسا چھِ تِم کانٛیہِ نیران پرٛٮ۪تھ ہر دۄہ ہَسا چھِ نیران تِمن تِم کانٛیہِ پتہٕ چھِ ژٹان تِم کانٛیہِ کنچی سۭتۍ ییٚلہِ کنچی سۭتۍ ژٔٹِکھ کانٛیہِ پتہٕ چھِ یِمن تتھ نیٚبِر یُس تتھ دٮ۪ل چھُ آسان کانٛٮ۪ن سُہ چھُ یِوان تھوٚد تُلنہٕ تَمہِ پتہٕ چھِ یِوان تِم ہۄکھناونہٕ ییٚلہِ تِم ہۄکھنہِ ییٚلہِ تِم ہۄکھن پتہٕ ہسا چھِ یِمن تِمن اکھ ڈِزاین دِنہٕ گولس منٛز گۄڈٕ چھِ تِم تھاوان أنٛدرٕۍ کیٚنٛہہ چیٖز یَتھ ہَسا أسۍ کۄنٛڈل چھِ وَنان یَس کۄنٛڈل چھِ آسان سُہ ہسا چھِ بَناوان کٔشیٖرِ ہُنٛد اکھ خاص طبقہٕ ییٚمِس ہَسا کرال چھِ وَنان کرال گوٚو سُہ نفر یُس ہَسا ربیوٗ بانہٕ چھُ بناوان یَس کۄنٛڈل چھِ آسان سۄ تہِ ہَسا چھِ ربیوٗ اکھ بانہٕ اکھ آسان یَتھ ہَسا أنٛدۍ أنٛدۍ چھِ آسان گول بنٲیِتھ پٮ۪ٹھٕ چھُ آسان تتھ اوٚپُن جگہ اکھ خٲلی جگہ آسان یِتھ کٔنۍ بانہٕ چھُ آسان تِتھَے کٔنۍ ہَسا چھِ آسان سۄ کۄنٛڈل تہِ کۄنٛڈل چھِ آسان وارِیاہ نِچ زیادٕ موٚٹ تہِ چھَنہٕ سۄ آسان کیٚنٛہہ سۄ چھِ آسان نِچ مگر زیادٕ تہِ نِچ چھَنہٕ آسان کیٚنٛہہ درمِیانس منٛز چھِ آسان تٔتھۍ یَس کۄنٛڈل آیہِ تٔتھۍ أنٛدۍ أنٛدۍ ہسا چھِ تِم کانٛیہِ وَلان پٮ۪ٹھ تہِ چھِس بناوان پٮ۪ٹھٕ تہِ چھِس تھاوان تھپہِ سُنٛمب جگہ ییٚلہِ تھَپہِ سُنٛمب جگہ کیٛازِ چھِس تھاوان تِکیٛازِ اِنسان چھُ پکناوان سُہ أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ اگر نہٕ تھپہِ سُنٛمب جگہ آسہِ تتھ کیٚنٛہہ تیٚلہِ گَژھِ سُہ مُشکِل پکناوٕنۍ تَوَے چھُ تَتھ تھومٕژ تھَپہِ سُنٛمب تہِ جگہِ زٕ کن چھِ یِمن کن چھِ أسۍ وَنان بیٚیہِ ہسا تِمَے کن چھِ آسان پتھ کُن آسان تتھ یِہوٚے جال ہیوٗ بنٲیِتھ ژور ژور پانٛژھ پانٛژھ کانٛیہِ چھِ آسان دۄن ترٛٮ۪ن جاین لگٲیِتھ مٔنٛزۍ چھِ آسان تِمن أکِس جایہِ چھِ کانٛیہِ زٕ ژور بیٚیِس جایہِ چھِ کانٛیہِ زٕ ژور یِمن دۄن درمِیان ہَسا چھِ اکھ گیپ اکھ آسان تِکیٛازِ اَمہِ سۭتۍ چھُنہٕ اتھ وَزن گَژھان زیادٕ کیٚنٛہہ بیٚیہِ چھُ ہوا ووا تہِ پَکان دزنُک چھُنہٕ تیوٗت خطرٕ آسان اتھ کیٚنٛہہ نَتہٕ اگر یِکوٹے تھاوو اتھ گَژھِ دم یہِ ہیٚکہِ ژھٮ۪تھ تہِ تَمہِ حِساب ہَسا چھُ یہِ آسان منٛز منٛز اتھ گیپ تہٕ یہِ ہسا چھِ أسۍ ونٛدس منٛز تپان اتھ چھِ أسۍ ترٛاوان ژٕنہِ یہِ أسۍ چھِ گۄڈٕ ییٚتہِ لٔکٕر ییٚلہٕ آسان چھِ سۄ چھِ زالان پتہٕ ییٚلہِ سُہ دٔز پوٗرٕ چھِنہٕ دِوان سوٗر گژھنہٕ کیٚنٛہہ ییٚلہِ تِم کِرٛہِنۍ گٔے سۄ لٔکٕر یَتھ ژٕنہِ چھِ أسۍ وَنان پتہٕ ہَسا چھُ تِمَے ژٕنہِ أسۍ ژھٮ۪وراوان تِمن چھِ ترٛاوان پتہٕ آب پٮ۪ٹھٕ تہٕ ژھٮ۪وان چھِ تِم پتہٕ چھِ تِمٕے سۄبرا تھاون أسۍ ونٛدس سُنٛمب ونٛدس چھُ پٮ۪وان تِمن کمٕے پٮ۪وان نارٕ رژھا دِنۍ تِم چھِ زٮ۪وان پانَے تہٕ بَنان چھُ پتہٕ ییٚلہِ تِمن اصٕل پٲٹھۍ پانٛژھ دَہ گنٛٹہٕ چھِ نیران ژٕنٛیَن پتہٕ چھُ بَنان تِمن سوٗر تہٕ تَمہِ سۭتۍ ہَسا چھُ اَسہِ گرٕم کَران تِمو کانٛگریو سۭتۍ بیٚیہِ ہَسا چھِ أسۍ بیٛاکھ چیٖز کَران بیٚیہِ چھُ کٔشیٖرِ اکھ پنُن چیٖز یَتھ ہَسا پھٮ۪رن چھِ أسۍ وَنان یُس نَہ سا دُنیاہس منٛز باقٕے کُنجی کُنی تہِ جایہِ چھُ یِوان لبنہٕ سُہ ہسا چھُ کوٹ اکھ کوٹ اکھ آسان یَتھ نَہ سا برٛونٹھٕ اوٚپنِنٛک چھِ آسان کیٚنٛہہ نالس نِش چھُ تتھ آسان چین تھوڑا بہت